مےٚ اَنے آی فوٗن موبایِل ٲں نوٚو درٛوگ سُہ چھُ مطلب درٛوگ واریاہ سُہ فوٗن سُہ باسیٚو مےٚ اصٕل فوٗن تَتھ چھِ مطلب فیٖچٲرٕس تہِ اصٕل مطلب سِکیٚورٹی چھَس اصٕل مَگَر تَمِچ اَکھ چیٖز باسیو مےٚ اۭں خرٲبی مطلب بیٹری بیک اَپ چھُ تَتھ کَم سُہ چھُنہٕ بیٹری دِوان ٹایم سُہ چھُ پیٚوان دوہَس منٛز واریاہ چارٕج کَرُن سُہ باسیو مےٚ تَتھ تھوڑا ٲں عجیٖب سُہ